سٲنِس گامَس منٛز چھِ واریاہ کار یِوان کَرنہٕ یَتھ منٛز زیادٕ پَہمَتھ تِکیٛازِ گامَن منٛز چھِ آسان روزان غریٖب لُکھ ییٚتہِ چھِنہٕ زیادٕ امیٖر لُکھ روزان آسان کِہیٖنۍ تہِ نہٕ وۄنۍ ییٚتہِ چھِ یِم لُکھ کار چھِ کَران ییٚتٮ۪ن تِم چھِ کَران ژوٗنٛٹھۍ کار چھِ کَران ڈوٗنۍ کار چھِ کَران پھَردِ کٲم چھِ کَران یا دُکانَن چھِ بیٚہوان تِم کامہِ چھِ ییٚتہِ گامَن منٛز یِوان کرنہٕ ڈوٗنۍ کار چھِ أزی ہَردَس منٛز آسان ژوٗنٛٹھۍ کار تہِ چھِ یِوان ہردَسٕے منٛز آسان آسان تیار لُکھ چھِ لَگان ہَردَسٕے منٛز تِمَن کارَن سۭتۍ تہٕ تِکیٛازِ لُکھ پَنٛنہِ زِندگی گُزارنہٕ خٲطرٕ گَژھَن رۄپیہِ دَہ آسنہِ گامہٕ منٛز چھِنہٕ آسان تِم چیٖز کیٚنٛہہ اِنسان زینہِ رۄپیہِ دَہ اَصٕل پٲٹھۍ تہٕ پَتہٕ چھِ تَوَے چھِ ییٚتہِ چھِ یِوان یِمَے کار کَرنہٕ یا چھِ ڈوٗنۍ کار کَران ژوٗنٛٹھۍ کار چھِ کَران أڑۍ چھِ قٲلیٖن کامہِ چھِ کَران أڑۍ چھِ پھَردٕ کامہِ چھِ کَران یا دُکانَن چھِ بیٚہوان یِمَے کامہِ چھِ یِوان سٲنِس گامَس مَنٛز کَرنہٕ تہٕ پَنُن کاربار چھُ چَلاوان پَنُن عیال تہِ چھُ چَلاوان اَصٕل پٲٹھۍ پَتہٕ شُرٮ۪ن تہِ چھِ پَرناوان تٔمۍسٕے تٔتھی کارَس پٮ۪ٹھ تِکیٛازِ آز چھُنہٕ پَرنہٕ وَرٲے شُرۍ لَگان کُنے نہٕ کِہیٖنۍ تہِ نہٕ وۄنۍ یِم کار أسۍ کَران چھِ گامَس مَنٛز تِم چھِ یِمَے تہٕ پَنُن رہن سہن چھِ اَصٕل پٲٹھۍ پَتہٕ پَکناوان